پارک بناوُن بیٚیہِ گِندنُک سامان بیٚیہِ بناوُن رٔتۍ رٔتۍ پوشہِ باغ بیٚیہِ لاگٕنۍ کُل زیادٕ زیادٕ بیٚیہِ اَگر گورمیٚنٹ واریاہ اَصٕل دیان دیہِ تیلہِ ہٮ۪کہِ گامَن منز ٹیوٗیزم بٔڑِتھ ییٚلہِ گورمنٹ وریاہ پونسہٕ خرٕچ کرِ تیٚلہِ ہٮ۪کہِ ٹوٗرزم بٔڑِتھ سٲنِس کولگٲمِس منز چھِ واریاہ قۄدرتی نظارٕ بیٚیہِ واریاہ صاف آب تہٕ میاسر گورمنٹ پَزِ پوٗرٕ دیان دوان گامن منٛز ٹوٗرزم بڑناونُک یوٚتام نہٕ گورمنٹ کوٗشش کرِ ٹوٗرزم چھو وریاہ مُشکِل گامن منز ٹوٗرزم بڑاوُن گورمنٹ چھ اہم رول اَدا کَران ٹوٗرزم بڑاونس منز